سٲنِس ڈِسٹِرٛک بَڈگٲمِس مَنٛز چھِ واریاہ پرٛابلِم یِم زَن بہٕ دۄہ دِش چہِ زِندَگی مَنٛز پٮ۪وان چھِ أکِس اِنسانَس وٕچھنہِ اَکھ پرٛابلِم چھِ یِتھ پٲٹھۍ زِ ییٚتیُک یُس زَن تہٕ وَتَن ہُنٛد اَکھ رِزال چھِ یا نٮ۪ٹؤرٕک چھِ یہِ چھِ اَنٛد ہٮ۪تھ ختم کیٛازکہِ یہِ چھُ سُہ ایریا یَتھ ایریاہَس منٛز تہٕ ٹرٛٮ۪فکُک دَباو واریاہ زیادٕ آسان چھُ اَمہِ کِنٮ۪تھ چھِ ییٚتہِ چہِ سڑکہٕ ناگُفتہٕ حالتہٕ منٛز وٕچھُو ییٚتہِ کٮ۪ن لُکَن ہُنٛد زِنٛدٕ روزنُک سِٹٮ۪نڈاڈ سُہ چھُ غٔریٖبی صُترٕ نِش تقریٖباً تقریٖباً بۄن ییٚمہِ ساتہٕ زَن تہٕ ییٚتہِ کِس مارکٮ۪ٹَس پٮ۪ٹھ نظر ترٛاوان چھِ سُہ چھُنہٕ خاص مارکٮ۪ٹا کِہیٖنۍ زِ ییٚتہِ آسہِ کانٛہہ اَمہِ سۭتۍ بےٚ روزگٲری ختم گَژھان ییٚمہِ ساتہٕ زَن تہٕ ییٚتہِ کِس چٮ۪نہٕ آبَس پٮ۪ٹھ نظر ترٛاوان چھِ سُہ تہِ چھُنہٕ نوٚن خاص کُنہِ ییٚمہِ ساتہٕ زَن تہٕ اَتہِ کِس صحتَس پٮ۪ٹھ نظر ترٛاوان چھِ خال چھِ کُنہِ کُنہِ جایہِ صحتُک مَراکٕز یِہوٚے لۄکُٹ لۄکُٹ صحتُک مَراکِز ییٚمہِ ساتہٕ زَن تہٕ اَتہِ چہِ آمدٔنی پٮ۪ٹھ نظر ترٛاوان چھِ سُہ چھُ نہ آسنَس بَرابَر وۄنۍ وٕچھو ییٚتہِ کیو لیٖڈَرسو کیٛاہ کوٚر ییٚتہِ چہِ اَچھٲیی خٲطرٕ ییٚتہِ کیو لیٖڈَرسو کوٚر نہٕ ٹوٹل کِہیٖنۍ یِمَن یہِ کٲنٛسا تہِ بٕتھِ کانٛہہ فَنٛڈا وَنٛڈا اوس یِوان یا پونٛسَہ وونٛسَہ اوس یِوان سُہ ٲسۍ یِم پنٛنہِ عٲش عشرَتَس پٮ۪ٹھ کَران مَصرف عٲشا کٔرِکھ پٮ۪نٛشَن چالوٗ مُلٲزِمَس نہٕ کُنی پٮ۪نٛشَن مٕنِسٹَرَس اَکہِ لَٹہِ زینُن تٔمِس پٮ۪نٛشَن چالوٗ عٲشَہ کھے یِمو ناٹہٕ کَبابَہ کھیٚیِکھ بٕزِتھ فوجا تھوٚمُت گورمٮ۪نٛٹَن اٮ۪سکاٹ لگٲیِتھ یِمَن چھَنہٕ ٹٮ۪نشَنا وٮ۪نشَنا کٕہۭنۍ ٹٮ۪نٛشَن چھِ أکِس غریب عام اِنسانَس ٹٮ۪نٛشَن چھِ لُکَن